یُس حکوٗمتُک کردار چھِ بِزنِسس متعلق تہِ یِم کنزِیوٗمٲرٕس ہٮ۪ن وٲلۍ آسَن کانٛہہ تہِ چیٖز آسَن ہیٚن ہیٚن وٲلۍ تِمَن پَزِ تِہٕنٛدۍ رایٹٕس گۄڈٕ سیف تھاوٕنۍ تم یِم لُکھ چھِ آسان تم کیٛاہ آسَن وَنان تمَن پٮ۪ٹھ ضُروٗری ضُروٗری آسان دھیان دیُن تہٕ بیٚیہِ یُس گورمِنٹَس ساروی کھۄتہٕ چیٖز اَکھ چھِ یِم چھِ مطلب یِم چھِ اَکھ اَصٕل چیٖز کران زِ یِم چھِ دُکاندارَن نِش گژھان کرنہِ یِم یِم مطلب کِریان چیٖز آسَن کٕنان یِم آسَن گۄڈٕنٮ۪تھ گژھان یِمَن نِش چیٚک چھِ کران یِم اٮ۪کٕسپایَر کٔم چیٖز چھِ گٔمٕتۍ یا کٔم چیٖز چھِ أمۍ آیہِ تَتھ پٮ۪ٹھ چھِ یِم فایِن لگاوان بیٚیہِ پَزِ گورمنٹَس کم کم ٹٮ۪کٕس ہیٚون أمَن چھِ ہر کُنہِ چیٖزَس منٛز ٹیٚکٕس ہیٚوان یُس وٕنۍ غریٖب آسہِ سُہ کَتہِ اَنہِ ٹیٚکٕس ہر کُنہِ چیٖزَس آز چھِ کُنہِ کانٛہہ تہِ چیٖز آسہِ تَتھ چھِ پٮ۪وان ٹیٚکٕس دیُن ضُروٗری تہٕ بیٚیہِ یُس اِمپاٹَنٹ مطلب یِہٕے بِزنِس پریکٹِسِز چھِ گورمِنٹ چھِ تَتھ خٲطرٕ دِوان کیٚنہہ پریکٹِسِز تہٕ تِمَن ییٚمِس وٕ کانٛہہ تہِ چیٖز آسہِ گوٚو مطلب کیٚنہہ آسہِ کَرُن تَتھ منٛز گۄڈٕنِچ تٔمِس پٮ۪وان ہٮ۪چھٕنۍ دُکاندٲری کٔمۍ آیہِ چھِ پٮ۪وان کَرٕنۍ ہُہ کٔمۍ آیہِ چھِ پیٚوان کَرُن یہِ کٔمۍ آیہِ چھِ پٮ۪وان کَرُن بیٚیہِ یُس مطلب کنزِمٲرسَن لا چھِ آسان تہٕ تَتھ پٮ۪ٹھ تہِ پَزِ گورمِنٹَس اَصٕل پٲٹھۍ دھیان دیُن تَتھ منٛز تہِ چھِنہٕ کانٛہہ پریشٲنی آسان ہیٚنۍ کِہیٖنۍ گورمِنٹَس پَزِ تَتھ پٮ۪ٹھ کنزِمیوٗرن ہُنٛد لا چھِ آسان یِم قانوٗن تمَن پَزِ تمَن پٮ۪ٹھ دھیان دیُن